مےٚ چھِ ناو اُویس بہٕ چھُس نارٕتھ کَشمیٖر روزان ڈِسٹِرٛک کُپوارہ تہٕ آز وَنہٕ بہٕ پَنُن فٮ۪سٹِوَل یُس ڈے چھُ مےٚ چھِ اَسہِ چھِ پَنُن فٮ۪سٹِوَل ڈے چھِ آسان اَسہِ عیٖد عیٖد چھےٚ یِوان پرٛٮ۪تھ وہری اَسہِ چھِ آسان عیٖد زٕ اَکھ چھِ آسان عیٖد الفطر بیٛاکھ چھِ آسان عیٖد الضحیٰ یُس یِم زٕ عیٖد چھِ آسان یِم چھِ یِوان یِم چھِ مَناونہٕ یِوان یُس عیٖد الفطر چھِ آسان تَتھ منٛز چھِ أسۍ کَران کٲم سُہ چھِ آسان عیٖد ال یہِ عیٖد الفطر یُس چھُ آسان سۄ چھِ آسان پرٛٮ۪تھ ؤہری عیٖد الضحیٰ تہِ چھِ آسان پرٛٮ۪تھ ؤری یُس یِمَن دۄن منٛز چھِ ڈِفرنٕس اَکھ یِمَن منٛز چھِ یہِ یُس عیٖد الفطر چھِ آسان سۄ چھِ آسان لۄکٕٹ عیٖد تَمہِ دۄہ چھِ أسۍ گژھان چَکرَس وَکرَس ہُہ یہِ یُس عیٖد الضحیٰ چھِ آسان تَمہِ دۄہ چھِ أسۍ گَری لَگان تَمہِ دۄہ چھِ اَسہِ آسان بٔکٕرۍ ؤکٕرۍ کیٛازکہِ تَمہِ دۄہ چھِنہٕ یِوان ٹایِم یہِ کیٚنٛہہ یُس عیٖد الفطر چھِ آسان عیٖد الفطر چھِ روزان أکِس دۄہَس تَمہِ دۄہ چھِ آسان گورمٮ۪نٛٹٕچ چھُٹی حساب یِم چھِ آسان سُہ چھِ آسان اَکھ دۄہ چھُٹی تہٕ یُس عیٖد الضحیٰ چھِ آسان سُہ چھِ آسان ڈایَن دۄہَن زٕ دۄہ تہٕ بیٚیہِ اوٚڑ عیٖذ عیٖد الضحیٰ یُس آسان چھِ عیٖد الضحیٰ چھُ آسان ڈایَن دۄہَن عیٖد الضحیٰ منٛز چھُ یُس عیٖد الضحیٰ تَتھ منٛز چھِ آسان بَکٕرۍ وَکٕرۍ تَتھ منٛز چھِ کٲنٛسہِ آسان بٔکٕرۍ بٔکٕرۍ تہِ چھِس بٔکٕرۍ تہِ چھِس أسۍ کَران یِم سہٕ بٔکٕرۍ آسہِ تٔمۍ سُنٛد چھَنہٕ ضٔروٗری کانٛہہ چھِ آسان أمیٖر کانٛہہ چھِ آسان غریٖب یُس کَرِ بَکٕرۍ ٹھیٖک یُس نہٕ کَرِ سُہ تہِ چھِ ٹھیٖک تہٕ یُس عیٖد الفطر چھِ یِوان مَناونہٕ سۄ چھِ اَسہِ پرٛٮ۪تھ ؤری گۄڈٕنٮ۪تھ چھِ پٮ۪وان اَسہِ تٕرٛہ دۄہ روزدَر بِہُن تٕرٛہَن دۄہَن روزدَر پَتہٕ کُنہِ دۄہ چھِ آسان تٕرٛہ روزٕ کُنہِ سا کُنہِ دۄہ چھِ آسان کُنہٕ تٕرٛہَے اَگر کُنہٕ تٕرٛہَے آسہٕ ژیٖر آو یہِ ژٔنٛدٕر تہٕ بیٚکہِ دۄہ چھِ آسان عیٖد اَگر نہٕ آو کیٚنٛہہ تہٕ تیٚلہِ چھِ آسان بیٛاکھ دۄہ دَرُن تیٚلہِ چھِ گژھان اَسہِ تٕرٛہ دۄہ بَرابَر تہٕ اَگر وۄنۍ کُنہٕ تٕرٛہَے دۄہ آے نہٕ تہٕ ژٔنٛدٕر وٕچھ اَسہِ ژٔنٛدرَس پٮ۪ٹھ کَرٮ۪س کٲم تہٕ کٔرہَس پوٚر اَسہِ یہِ صُبحٲے چھِ أسۍ وۄتھان گۄڈٕنٮ۪تھٕے چھِ أسۍ کَران کٲم گژھان چھِ أسۍ واش روٗم واش روٗمَس منٛز چھِ أسۍ کَران کٲم نِوان اَگر پَلو آسَن صاف تہٕ مطلب اَگر نٔے پَلو آسَن تہٕ نٔے اَگر وۄنۍ پَلو نٔے ہٮ۪کو نہٕ أسۍ أنِتھ کیٚنٛہہ تیٚلہِ چھِ آسان تِم پَلو یِم گَرِ آسَن تِم پٮ۪وان چھَلٕنۍ تہٕ لاگٕنۍ تہٕ تَتھ منٛز چھِ کیٚنٛہہ کٲم گژھان سُہ چھِ سُنت تہِ اَسہِ سُہ چھِ اَسہِ سُنت تہِ پَتہٕ ییٚلہِ صُبحٲے اَسہِ کوٚر سرٛان وان کوٚر تَمہِ پَتہٕ چھِ أسۍ کَران کٲم أسۍ چھِ لاگان پَلو پَلو ییٚمۍ ساتہٕ پَلو ییٚمۍ ساتہٕ اَسہِ لٲگۍ پَلو ییٚمۍ ساتہٕ اَسہِ لٲگۍ نٔے پَلو ییٚمۍ ساتہٕ اَسہِ لٲگۍ نٔے یا چھٔلِتھ پَلو ییٚمۍ ساتہٕ اَسہِ لٲگۍ تَمہِ پَتہِ چھِ أسۍ کَران کٲم گۄڈٕنٮ۪تھ چھِ أسۍ کھٮ۪وان کھٔزٕر زٕ صُبحٲے بیٚیہِ چھِ أسۍ أتھٕر چھِ أسۍ لاگان بیٚیہِ چھِ أسۍ مِسواک وِسواک کَران اَصٕل پٲٹھۍ بیٚیہِ چھِ بُتھ چھَلان نٮ۪مازِ ہُنٛد کیٛازِ تَمہِ دۄہ چھِ عیٖد نٮ۪ماز آسان وۄتھ أسۍ صُبحٲے چے اَسہِ لٮ۪پٹَن چاے لٮ۪پٹَن چاے پَتہٕ ییٚلہِ اَسہِ کٲم کٔر أسۍ چھِ گژھان لٮ۪پٹَن چاے چے لٮ۪پٹَن چاے تہِ اَسہِ چے اَسہِ پَتہٕ چھِ أسۍ کَران کٲم أسۍ چھِ گژھان کَمرَس منٛز کَران چھِ أسۍ نٮ۪مازِ ہِنٛز تیٲری لوگ اَسہِ قمیٖز یَزار بیٚیہِ چھِ أسۍ لاگان ٹوٗپۍ منٛزٕ تہٕ گژھان چھِ عیٖد نٮ۪مازِ عیٖد نٮ۪مازِ ییٚلہِ أسۍ درٛو اَسہِ چھِ پٮ۪وان پَرُن پٮ۪وان کلمہٕ تَتھ وَتہِ وَتہِ پٮ۪وان کلمہٕ پَرُن ییٚلہِ اَسہِ کلمہٕ أسۍ چھِ ییٚلہِ أسۍ کلمہٕ لٔگۍ پَرنہِ ییٚلہِ أسۍ کلمہٕ چھِ پَران کلمَس کلمہٕ پَتہٕ پٮ۪وان بہٕ چھُس پَران نٮ۪ماز پنٛنہِ جامعہ مسجِد کۄپوارِ سۄ چھِ مَرکَزٕچ جامعہ مسجِد کۄپوور بٔڑ مسجِد ییٚمۍ ساتہٕ مےٚ نٮ۪ماز وٮ۪ماز چھُس بہٕ تَتہِ پران مےٚ چھُ یِوان واریاہ زیادٕ سکوٗن بہٕ پَرٕ نٮ۪ماز وٮ۪ماز چھُس ییٚمۍ ساتہٕ مےٚ پٔڑ پَتہٕ چھُس بہٕ تَمہِ پَتہٕ ییٚمۍ ساتہٕ نیرنُک ٹایِم چھُ یِوان نیرنٕکِس منٛز چھُس بہٕ کٲم کَران بہٕ ییٚلہِ آوُس نیرنٕکِس ٹایمَس آوُس گَرٕ یِتھَے کَن چھُ واتان دۄہَس چھِ آسان پَتہٕ ییٚلہِ چَکرَس وَکرَس فرٛٮ۪نٛڈَن سۭتۍ وٮ۪نٛڈَن سۭتۍ گژھُن ہور یور کھیوٚو اَسہِ بَتہٕ وَتہٕ تَمہِ دۄہہِ چھِ أسۍ واریاہ زیادٕ اِنجاے کَران أسۍ چھِ گژھان چَکرَس پنٛنِس ماستٕر بٲیِس سۭتۍ گژھان چھِ أسۍ اوٗرۍ بَنٛگَس یا چھِ أسۍ گژھان بیٚیہِ کِنۍ کُنۍ جایہِ خوٗبصورَت جایَن چھِ أسۍ گژھان یِم سُندَر جایہِ آسہٕ تَمہِ پَتہٕ گہ تَمہِ پَتہٕ چھِ واتان أسۍ یِتھَے کَنۍ مَکلیو اَکھ دۄہ تہٕ بیٚکۍ دۄہ پٮ۪ٹھ چھِ أسۍ نیران پنٛنِس کارَس بیٚیہِ دۄیِم چھِ اَسہِ عیٖد الضحیٰ یِوان عیٖد الضحیٰ چھِ یِوان پرٛٮ۪تھ ؤہری مَناونہٕ عیٖد الضحیٰ ہَس منٛز چھِ اَگر کٲنٛسہِ بٔکٕرۍ آسہِ سُہ ہیٚکہِ بٔکٕرۍ کٔرِتھ جانوَر کیٚنٛہہ اَگر نہٕ کانٛہہ اٮ۪فٲٹ ہیٚکۍ کٔرِتھ کیٚنٛہہ تہٕ سُہ چھُنہٕ ضٔروٗری سُہ ہیٚکہِ کٔرِتھ کانٛہہ چھِنہٕ أڑۍ چھِ آسان أمیٖر أڑۍ چھِ آسان غریٖب تہٕ یُس عیٖد الضحیٰ چھُ عیٖد الضحیٰ چھِ أسۍ عیٖد الضحیٰ چھِ أسۍ پرٛٮ۪تھ ؤہری مناوان عیٖد الضحیٰ چھِ تَتھ منٛز تہِ چھِ صُبحٲے أسۍ سرٛان وان وۄتھان کہ کَران تَتھ منٛز چھِ أسۍ نٔے پَلو آسان نٔے پَلو پرٛٲنۍ پَلو آسان چھٔلِتھ ؤلِتھ سُہ ہٮ۪کو أسۍ لَگٲیِتھ تَتھ منٛز چھِ أسۍ صُبحٲے چاے واے چٮ۪وان لٮ۪پٹَن چاے یِتھَے کٔن سُہ تٔسبیٖح ؤسبیٖح پَران تہٕ أتھٕر مَتھان کھٔزٕر ؤزٕر کھٮ۪وان بیٚیہِ بیٚیہِ کھٔزٕر ؤزٕر کھٮ۪وان تہٕ لٲگۍ پَلو وَلو پَلو وَلو لٲگۍ نٔے پَلو لٲگۍ تَمہِ پَتہٕ چھِ أسۍ کَران کٲم گژھان چھِ أسۍ نٮ۪مازِ بیٚیہِ چھِ أسۍ لاگان ٹوٗپۍ ٹوٗپۍ ییٚلہِ أسۍ لٲج کَلَس ٹوٗپۍ لٲج کَلَس گٔے نٮ۪مازِ نٮ۪مازِ پَتہٕ چھِ تٔسبیٖح ؤسبیٖح أسۍ پَران گٔے یِتھَے کٔن آے پَتہٕ اَگر اَسہِ بَکٕرۍ آسہِ کیٚنٛہہ کَٹھ چھِ آسان یا گاو چھِ آسان یا بیٚیہِ کیٚنٛہہ کَٹھ وَٹھ یا گاو واو تَمہِ پَتہٕ لٲج اَسہِ تَمہِ پَتہٕ چھِ أسۍ کَران کٲم تَمہِ پَتہٕ چھِ أسۍ تَمہِ پَتہٕ چھِ أسۍ کَران کٲم وا کَران چھِ أسۍ جانور ذبح چھِ أسۍ کَران پَتہٕ چھِ أسۍ دِوان پنٛنٮ۪ن ہَمسایَن رِشتہٕ دارَن غریٖب یِم آسَن بِچار تِمَن چھِ أسۍ دِوان سُہ ماز چھِ أسۍ نِوان یِتھَے کٔن اَگر نہٕ وۄنۍ عیٖذ دۄہ کوٚر کیٚنٛہہ تیٚلہِ چھِ کَرا أسۍ بیٚکۍ دۄہ عیٖذ بیٚکۍ دۄہ بیٚیِس دۄہ بیٚیِس دۄہ تہِ چھِ واریاہ اَگر نہٕ بیٚیِس دۄہ تہِ ہیٚکہِ اِنسان کٔرِتھ کینٛہہ تیٚلہِ چھُِ آسان اوٚڑ دۄہ مگر زیادٕ یِم کَران چھِ تِم چھِ کَران عیٖذ دۄہ یِم ژھٕنان مَکلٲوِتھ عیٖذ دۄہ اَگر نہٕ کَرَن کیٚنٛہہ تہٕ بیٚیہِ تیٚلہِ چھِ تِم کَران بِچار بیٚیِس دۄہ بیٚیِس دۄہ تہِ چھِ واریاہ تِمہٕ زیادٕ تِم ہٮ۪کَن بیٚیِس دۄہ تہِ کٔرِتھ یہِ چھِ سُنتہٕ حساب ییٚمۍ ساتہٕ تِمو وۄنۍ کوٚرُکھ بیٚیِس دۄہ تِم پَتہٕ چھِ پٮ۪وان یہِ لِفاپ چھِ اَنان لِفافَن منٛز چھِ أسۍ دِوان رِشتہٕ دارَن ہَمسایَن غریٖبَن امیٖرَن سارنَیَن چھِ أسۍ دِوان یہِ سیُن تَمہِ سۭتۍ چھِ گژھان پَتہٕ سُہ چھِ أسۍ کَران یہِ ڈِسٹرٛبیوٗٹ چھِ أسۍ کَران سُہ چھِ أسۍ بٲگراوان سارنِیَن منٛز تہٕ پَتہٕ چھِ اَسہِ عیٖدیانہٕ تہِ دِوان گَرِکۍ عیٖدیان تَمہِ دۄہ چھِنہٕ ہٮ۪کان أسۍ چَکرَس گٔژھِتھ کیٚنٛہہ پَتہٕ چھِ منٛز گژھان زٕ ترٛےٚ دۄہ پَتہٕ ہٮ۪کو أسۍ پَتہٕ چھِ أسۍ نیران چَکرَس مگر حدٕ کھۄت زیادٕ مَزٕ چھِ یِوان اَصٕل ہہ اَصٕل مَزٕ چھِ یِوان عیٖذ دۄہ یِم زٕ فٮ۪سٹِوَل چھِ آسان اَسہِ ؤہرِہس منٛز چھِ آسان یِم زٕ فٮ۪سٹِوَل اَمہِ بَغٲرۍ تہِ چھِ آسان فٮ۪سٹِوَل اَلبتہ یِم چھِ مُسلمانَن ہِنٛدۍ زٕ اہم فٮ۪سٹِوَل یِم أسۍ مَناوان چھِ عیٖد عیٖد الفطر تو عیٖد الضحیٰ عیٖد الفطرَس الفطر تہِ چھِ واریاہ زیادٕ اَصٕل تہٕ عیٖد الضحیٰ تہِ چھِ واریاہ زیادٕ اَصٕل یِم زٕ چھِ مُسلمانَن ہِنٛدۍ دۄہ یِم زٕ دۄہ چھِ آسان واریاہ زیادٕ بٔڑۍ دۄہ زٕ یِم زٕ یِم زٕ عیٖد چھِ آسان یِم چھِ آسان واریاہ مُسلمانَن ہٕنٛدۍ بٔڑۍ زٕ دۄہ تہٕ پَتہٕ چھِ آسان یِتھَے کٔن ہَہ پرٛٮ۪تھ جُمع چھُ آسان عیٖد المیٖلاتُن نبی صلی اللہ علیہ وسلم سُہ تہِ چھِ آسان اَکھ بوٚڑ دۄہ سون سُہ چھُ اَکھ اَکھ آسان فٮ۪سٹِوَل سون سُہ چھِ پٮ۪وان پرٛٮ۪تھ جمعہ سُہ چھُ یِوان جمعہ جمعہ چھِ یِوان سُہ ہَر کُنہِ دۄہ جمعہ تَمہِ دۄہ چھِ پٮ۪وان سُہ یہِ جمعہ چھِ تَمہِ دۄہ چھِ پٮ۪وان اَسہِ تہٕ اَگر کانٛہہ روزدَر بیٚہہِ سُہ ہیٚکہِ روزدَر تہِ بِہِتھ تَتھ چھِ واریاہ زیادٕ ثواب جمعہ دۄہ چھِ أسۍ نٔے پَلو لاگان نٔے یہِ پَلو وَلو ٹوٗپۍ ووٗپۍ تہٕ تٔسبیٖح ؤسبیٖح پَڑان گژھان چھِ نٮ۪مازِ تَمہِ سۭتۍ چھِ واریاہ زیادٕ فٲہدٕ یِوان تَمہِ سۭتۍ یِم پَنٕنۍ یِم ہَمساے وَمساے سٲری تِم چھِ گژھان خۄش اَگر روزدَر آسہِ اِنسان روزدَر تہِ ہیٚکہِ بِہِتھ پَنُن یُس یہِ پَنُن یُس یہِ کٲم وٲم تہٕ مطلب روزدَر بیوٗٹھ اِنسان پَتہٕ چھِ ژیٖرۍ اِفطارُک ٹایِم واتان اِفطار کِس ٹایمَس منٛز ہیٚکہِ اِنسان پَتہٕ اِفطار أمِس اِفطار تہِ کٔرِتھ اِفطارَس منٛز چھِ آسان بَبرِ ترٛیش چھِ آسان بَتہٕ چھِ ہٮ۪کان أسۍ کھٮ۪تھ بَتہٕ پَتہٕ ہٮ۪کو أسۍ چاے تہِ چٮ۪تھ چا چاے پَتہٕ چھِ أسۍ کھۄفتَن نٮ۪مازِ بیٚیہِ گژھان یُس عیٖد المیٖلاتُن نبی چھُ یہِ چھُ حضرت محمد صلی اللہ علیہ وسلم سُنٛد مطلب بوٚڑ دۄہ سانہِ خٲطرٕ مُسلمانَن ہِنٛد خٲطرٕ چھُ یہِ واریاہ زیادٕ بوٚڑ دۄہ کیٛازکہِ عیٖد المیٖلادُن نبی دۄہ گژھِ اِنسان بِہُن روزدَر ضٔروٗری